بہٕ چھس پَران کانٛہہ تہِ کِتاب آرام سان تاکہِ بہٕ ہٮ۪کہٕ ہَرکینٛہہ پٔرِتھ تیٚمیُٚک ہَرکانٛہہ چیٖز ہٮ۪کہٕ بہٕ پنٛنِس دِلَس دٮ۪ماغَس منٛز تھٲیِتھ تہٕ زیادٕ سے زیادٕ چھس بہٕ ہٮ۪کان دۄن گنٹَن پٔرِتھ کَنٹِنیوٗ تہٕ بہٕ چھس نہٕ تھاوان کانٛہہ ٹارگیٹ کانٛہہ کِتاب پَرنَس کِہیٖنۍ ییٚمہِ حِساب بہٕ پَرٕ تٔمی حِساب اگر بہٕ جلدی پَرٕ کِتاب بہٕ مۄکلاو جلدی سُہ پٔرِتھ اگر بہٕ آہستہٕ پَرٕ کِتاب مےٚ لَگہِ تَتھ ٹایِم پَرنَس